لایفہِ منٛز چھِ واریاہ کینٛہہ چیٖز گژھان ییٚمہِ وِزِ ضروٗری پیٚوان چھِ کٲنٛسہِ ہِنٛز اٮ۪ڈوایس نِنۍ کیٛازِکہِ اِنسان چھُنہٕ ہیٚکان تَمہِ وِزِ تیوٗتاہ سوٗنٛچِتھ تہٕ بیٚیہِ چھِنہٕ آسان تیوٗتاہ تَمہِ وِزِ تیوٗتاہ سَمٕجھ تہِ کِہیٖنۍ کہِ پانَے کَرِ ڈِسایڈ کہِ نہ میٛانہِ خٲطرٕ کیٛاہ چھُ ٹھیٖک میٛانہِ خٲطرٕ کیٛاہ چھُ غلط لایفہِ منٛز چھِ واریاہ لَٹہِ تِژھ سُچویشنہٕ بَنان کہِ یُس نہٕ سمجھی چھِ یِوان اِنسانَس کہِ میٛانہِ خٲطرٕ کیٛاہ روزِ ٹھیٖک تَمہِ وِزِ چھُ پیٚوان ضروٗری کٲنٛسہِ نَتہٕ کٲنٛسہِ ہِنٛز اٮ۪ڈوایس نِنۍ بیٚیہِ واریاہ نفرَن ہِنٛز اٮ۪ڈوایس یا أکِس نفرٕ سٕنٛز اٮ۪ڈوایس نِنۍ کیٛازِکہِ ہرکٲنٛسہِ چھِ آسان پَنُن پَنُن پٔرِسپٮ۪کٹِو ہرکُنہِ پرٛابلِم خٲطرٕ

واریاہ لَٹہِ آے مےٚ تہِ مُشکلات لایفہِ منٛز جوٗرِنٛگ ؤرٕک یا جوٗرِنٛگ کینٛہہ تِم کامہِ ییٚمہِ وِزِ مےٚ تہِ پے اٮ۪ڈوایس نِنۍ لاسٹ ٹایم ییٚلہِ بہٕ جاب اوسُس کَران تَمہِ وِزِ آے مےٚ أکیٛاہ واریاہَن جایَن واریاہ مُشکلات تہٕ تِم چیٖز آے تَمہِ وِزِ کہِ یِم نہٕ مےٚ پاے تہِ ٲس کِتھ کٔنۍ چھِ یِم رِزالٕو کَرٕنۍ تہٕ تَمہِ وِزِ پیٚو مےٚ واریاہ نفر کَنسَلٹ کَرٕںۍ تہٕ أکِس نفرٕ سُنٛد وَنہٕ بہٕ سُہ چھُ فرٛٮ۪نٛڈ اَکھ مےٚ یوٗجؤلی ییٚلہِ تہِ کانٛہہ پرٛابلِم چھےٚ یِوان ؤرٕک رِلیٹٕڈ بہٕ چھُس تَمہِ وِزِ کَران تٔمسٕے کال کیٛازِکہِ سُہ چھُ اٮ۪کٕسپٲٹ پنٛنہِ فیٖلڈُک بہٕ تہِ چھُس پنٛںہِ فیٖلڈُک اٮ۪کٕسپٲٹ مگر منٛزٕ چھےٚ کانٛہہ تِژھ کانٛہہ سُچویشَن تِژھ کانٛہہ سُچویشَن گژھان ییٚمہِ وِزِ ضروٗری چھِ پیٚوان کٲنٛسہِ ہِنٛز اٮ۪ڈوایس نِنۍ تَمہِ وِزِ نی مےٚ تیٚٔۍ سٕنٛزٕے ہٮ۪لٕپ تٔمۍ سٕنٛزٕے اٮ۪ڈوایس نی مےٚ تہٕ تٔمۍ ووٚن تہِ اَصٕل پٲٹھۍ سَمجھووُس تہِ اَصٕل پٲٹھۍ تہٕ اٮ۪کاڈِنٛگلی وُچھ مےٚ پَتہٕ میٛانہِ خٲطرٕ کیٛاہ روزِ ٹھیٖک اٮ۪کاڈِنٛگلی کوٚر مےٚ ڈِسایڈ کہِ یَتھ سُچویشنہِ منٛز کِتھ کٔنۍ چھُ کَرُن یہِ سُچویشَن ہٮ۪نٛڈٕل سُہ ڈیٖل تٔمۍ سٕنٛز اٮ۪ڈوایس تہِ کٔر مےٚ کَنسِڈَر تہٕ بیٚیہِ باقٕے چیٖز تہِ کٔرۍ مےٚ کَنسِڈَر تہٕ تَمہِ سۭتۍ لٔج مےٚ واریاہ ہٮ۪لٕپ